جموں کشمیٖر گورمٮ۪نٛٹن ہَسا کوٚر وارِیاہ زیادٕ ہٮ۪لٕپ یِمن یِمن لۄکٹٮ۪ن بِزنِس مٮ۪نن تِمو ہسا کٔہ تھوٚو تِمَن تِمو دِژ تِمن پونٛسہٕ تاکہِ ییٚمہِ سۭتۍ تِم نوجوان یِم ارداہ پٮ۪ٹھ ژتجی ؤہرِس تام آسن تِم کَرن پنُن آ بِزنِس سِٹاٹ یا تِمو کوٚر تِمن سپوٹ یہِ بِزنِس سِٹاٹ کرنس مںٛز تِمو کٔرۍ تِم پرٛوگرٛام یا تِمن دِژٕکھ ٹرٛٮ۪نِنٛگ ییٚمہِ سۭتۍ تِم ہیٚچھن تِم کِتھ پٲٹھۍ بڑاوُن پنُن لۄکُٹ بِزنِس تاکہِ تِم واتن بٔڑنِس بِزنس تام یا تِمو تھٲے لون یِمن بِزنِس خٲطرٕ تِمو کٔرۍ آفر یِمن لون تِمو دِتۍ یِمن لون ییٚمہِ سۭتۍ تِمہٕ پنُن بِزنِس بَڑٲیِتھ ہٮ۪کن یا گورمٮ۪نٛٹن دِژ تِمن ٹرٛٮ۪نِنٛگ سِکِل دِتنکھ ہُنر دِتنکھ ییٚمہِ سۭتۍ تِم بِزنَسس منٛز ہُرٮ۪ر کَرن تِم پنُن بِزنِس برٛونٛہہ کُن پکناوَن یا تٔمۍ مٔزیٖد تہِ کٔر تِمو ووٗمٮ۪نن تہِ ہٮ۪لٕپ سپوٹ کوٚرہَکھ تاکہِ تِم پَہ تاکہِ تِم ہٮ۪کن پنُن کاروبار برٛونٛہہ کُن پکنٲیِتھ تِمو کٔرۍ تَمہِ خٲطرٕ پرٛوگرامٕز زنٮ۪ن خٲطرٕ ییٚمۍ سۭتۍ تِمن تتھ منٛز اِنفارمیشن دِژ کِتھ پٲٹھۍ بَڑٲیِو تُہۍ پنٕنۍ بِزنِس کِتھ پٲٹھۍ واتہِ تُہۍ برٛونٛہہ کُنَتھ یا یِم گامس منٛز تہِ کٔرِکھ یِم پرٛوگرام یَمہِ سۭتۍ گامہٕ وٲلۍ ین یِمن نہٕ خاص آسان پتہ کیٚنٛہہ تِمن تہِ بَڑیو تَمہِ سۭتۍ مایِنٛڈ تِمو تہِ لوگ بِزنِس کَرُن یا کیٚنٛہہ نوکری تہِ دِژکھ یِمن نوجوانن ییٚمہِ سۭتۍ تِمو سِٹاٹ ہیوٚک کٔرِتھ پنُن بِزنِس یا تَمہِ مٔزیٖد کَرِ تِمو کیٚنٛہہ سِکیٖم تہِ یِتھ منٛز کیٚنٛہہ سہِ سِکیٖمہٕ چھِ اکھ چھِ سُپرِنٛگ اِنٹَرپرٛنَرشِپ اِنِشیٹِو مِشن یوٗتھ جے کے یُس یِمن جاوانن چھِ دِوان زٕ پٮ۪ٹھ وُہ لچھ تانٮ۪تھ لون یُس ارداہ پٮ۪ٹھ ژَتجی وُہُر تام آسہِ یا بیٛاکھ جے اینٛڈ کے سِٹٮ۪ٹ آف پالسی کٔرٕکھ یا تَمہِ مٔزیٖد بیٛاکھ کٔرٕکھ سیٖڈ کٮ۪پٹٕل فنٛڈ سِکیٖم یا بیٛاکھ کوٚرُکھ یوٗتھ سِٹاٹ اَپ لون سِکیٖم یَتھ منٛز یِمہٕ یوٗتھ چھِ پنُن کارٕ بار ہٮ۪کان بَڑٲیِتھ تِمن چھِ فینانشلی سَپوٹ کَران یا حِمایت حِمایت بنووُکھ ییٚمہِ سۭتۍ تِم تتھ منٛز چھِ تت دِوان تِمن سِکِل دِوان ٹرٛٮ۪نِنٛگ دِوان ییٚمہِ سۭتۍ تِم پنُن بِزنِس چھِ ہٮ۪کان بڑٲیِتھ یا بیٛاکھ سِکیٖم اکھ کٔرٕکھ یۄس یَتھ ناو چھُ نیشنل ماینارٹیٖز ڈٮ۪ولَپمٮ۪نٛٹ فاینانٕس کاپریشن یہِ بنٲوٕکھ تِمن خٲطرٕ یِم ماینارٹی چھِ یِم کَم کَمس منٛز چھِ یِم کاروبار چھِ کَران یہِ سِکیٖم بنٲو یِمو تَمہِ خٲطرٕ یا ہوصلا چھِ اِنس یُس یِمن اِنسپایرِنٛگ یوٗتھس چھِ کَران کَمہِ خٲطرٕ بِزنِس خٲطرٕ ییٚمہِ سۭتۍ تِم وارِیاہ بَڑاوان چھِ برٛونٛہہ برٛونٛہہ بِزنِس چھِ پکناوان یا جے کے آر ای جی پی چھِ یا تٔمۍ جے کے اُمید چھِ یا مُمکِن لایِولیٖہُڈ جنریشن سِکیٖم تہٕ یِم چھِ تِم کیٚنٛہہ سِکیٖم یِم گورمٮ۪نٛٹن پرٛووایڈ کَرِ خلقن یِمن لۄکٕٹۍ لۄکٕٹۍ بِزنِس چھِ تاکہِ تِم ہٮ۪کن پنُن بِزنِس وارِہس پٮ۪ٹھ واتنٲیِتھ برٛونٛہہ پکنٲیِتھ